ہَمسایَن ہنٛد ناو ہَمساے چھِ مےٚ واریاہ اصٕل ماشاء اللہ الحمدُ للہ تہٕ خۄدا صٲب تھٲینَکھ صحت تہٕ اصٕل پٲٹھۍ اصٕل ہمساے سہیل بشیٖر چھُ مےٚ ہمساے یاسمیٖنہ رحمان توفیٖق بٔشیٖر چھُ مےٚ ساجِد میٖر چھُ مےٚ عادل حُسین چھُ مےٚ عفان چھُ مےٚ صٲب چھُ مےٚ